ہیلو سَر یُس مےٚ تُہٕنٛدِ کَمپٔنی پٮ۪ٹھ پرٛوڈَکٹ نِیاو سُہ چھِ واریاہ اَصٕل وا تمہِ سۭتۍ گوٚو مےٚ اَصٕل سافٹ بُتھ اَصٕل فیرَن لَولی پرٛوڈَکٹ سُہ چھِ واریاہ کینٛہہ اَصٕل اَتھ چھِ واریاہ کینٛہہ اَصٕل ریٹ تہِ ٲسٕس اَتھ اَصٕل واریاہ اَصٕل چھُ بہٕ چھس دِوان اَتھ پانٛژھ سِٹار